ہیٚلو السلامُ علیکُم ٹھیٖک اَصٕل پٲٹھۍ ؤنِو سا خٲرٕے چھا

اچھا اَدٕ کیٚنٛہہ چھُنہٕ أسۍ چھِ بَناوان اَدٕ أسۍ چھِ لَگاوان پوش یِم تۄہہِ پَسَنٛد آسنو تِمے پوش تُہۍ ؤنِو کٕم کٕم مطلب واریاہ قٕسمٕکۍ پوش چھِ أسۍ لگاوان یِم تۄہہِ پانَس خۄش کَرنو تُہۍ یِیِو تُہۍ دِیِو نظر پارکَن مےٚ چھِ گَرِ تہِ پارَک تُہۍ وٕچھِو کمہِ طٔریٖقہٕ چھِ بَنُن کمہِ قٕسمُک درٛمُن چھُس لاگُن تَتھ چھِ پیٚوان گۄڈٕ میٚژ ویٚژ ترٛاوٕنۍ دَوا وَوا اَنُن میٚژِ درٛمنہِ خٲطرٕ دَوہ چھُنہٕ یِتھَے کٔنۍ سُہ لاگَکھ پوش تہٕ بَس اۭں سۄ وَنو نہ بہٕ تۄہہِ ییٚتی کۄس کۄس زات اَسہِ چھِ واریاہ قٕسمٕچ زات أسۍ چھِ سۄ نِہٲلۍ کَران گۄڈٕ زٔمیٖنَس وَوان مطلب بیول پیٚوان اَنُن تَتھ چھُنہ لَگان محنت پَتہٕ چھِ أسۍ پَتہٕ چھِ أسۍ پَتہٕ چھِ أسۍ اَکہِ قٕسمٕچ نَرسٔری تَتھ بَناوان تہٕ تمے حِساب چھِ پَتہٕ أسۍ پوش ووش مطلب اَتھ چھُنہ ٹایم لگان پوش لاگنَس تہٕ وٕنکٮ۪نَس وٕنکٮ۪نَس مطلب چھُو تۄہہِ پوش لاگ وٕنکٮ۪نَس ما لاگَن پوش سُے وۅنۍ اگر تُہۍ نظر دِیو تُہۍ وٕچھِو گۄڈٕ درٛمنیُک حِساب کِتاب تۄہہِ چھو پارَک بَناوٕنۍ تۄہہِ ما چھو ژھٔری پوش ووش تَتھ خٲطرٕ کۄس میٚژ میٚژ چھو تۄہہِ میٚژ چھِ تَتھ خٲطرٕ کۄس میٚژ پیٚوٕ پیَو تۄہہِ اَنٕنۍ بہٕ ونہو نہ کۄس میٛژ تَتھ چھِ پیٚوان دَوہ وَوہ ترٛاوٕنۍ کیٛازِکہِ پگہہ چھُنہٕ پارکہِ کیٚوم ویٚوم تہِ متان تہٕ اَوَے کِنۍ بیٚیہِ چھِ تَتھ پر گاسہٕ کھَسان تہٕ تَمے کِنۍ چھِ تَتھ پیٚوان دَوہ وَوہ تہِ مےٚ اَنُن تُہۍ وٕچھو کٕم قٕسمُک درٛمُن چھُ لاگُن درٛمنَس تہِ چھِ قسٕم درٛمُن ما چھِ اَکے قٕسمُک یِوان لاگنہٕ آ اَسہِ چھِ تَمام قٕسمٕکۍ پوش سَروٕ کُلۍ آسن لاگٕنۍ یارِ کُلۍ آسن لاگٕنۍ پوش آسن لاگٕنۍ تَمام پوشہِ قسٕم چھِ اَسہِ بہٕ کیٛاہ وَنو تۄہہِ کٕمَن ناو اَسہِ چھِ واریاہ قٕسمہٕ ییٚلہِ تُہۍ یِیِو تُہۍ ؤنِو پانَے کُس کیٛاہ قسٕم چھُ مےٚ لاگُن اۭں بَس حظ اگر نہٕ ژٕ میٚژ ترٛاوکھ کِہیٖنۍ دَوا ترٛاوکھ کِہیٖنۍ اَتھ کھسہِ سُہ پَر گاسہٕ تیٚلہِ کیٛاہ فٲیدٕ یہِ پارَک بَناوٕنۍ اَتھ چھِ پا میٚژ ترٛاوٕنۍ میٚژِ منٛز دَوا اَکھ قسٕم آسان ترٛاوُن تہٕ کیٚمیٚو کرۭلو موٗجوٗب پَتہٕ چھِ وۄنۍ بیٚیہِ درٛمنہٕ وِز پیٚوان بیٚیہِ مطلب دوا وَوا کَرُن پَر گاسہٕ ما یِیہِ تۄہہِ چھُو یہِ دانہِ زٔمیٖنَس منٛز یہِ مَکان کنہٕ نہ نہ باقٕے چھُنہٕ کِہیٖنۍ گۄڈٕ گوٚو پارَک درٛمُن وامُن لاگُن دَوہ وَوہ درٛمُن کمہِ قٕسمُک کیُتھ کیٛاہ یی تہٕ تَمہِ پَتہٕ چھِ پَتہٕ پوش ووش آ سورُے سورُے اۭں اۭں لوٹَس پوش تَمام پوش حظ ییٚتہِ چھِ سورُے قسٕم مےٚ ایٚولیبٕل تۄہہِ ییٚمہِ قٕسمٕکۍ پوش گَژھنو بہٕ لاگہٕ مگر تُہۍ دِیِو گۄڈٕ نظر اچھا اچھا وعلیکُم السَلام